وعلیکُم سلام اہَن حَظ آ أسۍ چھِ سیٚکھ کٕنَان بَرابَر حَظ شٲدپورِ پیٚٹھ آ بنہِ تۄہہِ کَمہِ خٲطرٕ چھو سیٚکھ پَلستر خٲطرٕ حظ کِنہٕ سیرِ کَامہِ خٲطرٕ آ سیٚکھ حَظ بَنہِ اسہِ چھِ زٲوِج سیٚکھ تہِ تہٕ وِیٚٹھ سیٚکھ تہِ صُبحن یی زٮ۪و تُہۍ مےٚ کٔرۍ زیو کَال تہٕ ایویلیبٕل چھِ سیٚکھ اَسہِ نِش